آ واریاہ شُرۍ چھِ یَژھان پوٚت شے کالج گژھُن تِکیازِ پوٚت شیے کالج چھُ أکِس بالَس پٮ۪ٹھ تَتہِ پٮ۪ٹھ چھُ یِوان سورُے اَتھِ بنڈپوٗر ڈِسٹرک پوٚت شیے کالج چھُ واریاہ تھوٚد تَتہِ چھِ اَصٕل تعلیٖم تہِ تَتہِ چھِ واریاہ کالِفیڈ ٹیٖچٲرٕس یِم سٲ یِم گامٕکۍ شُرۍ چھِ یَژھان بیٚیہِ ڈِسٹرکَن ہِندۍ شُرۍ چھِ یَژھان تِم چھِ یَژھان پوٚت شیے کالج گژھُن تَتہِ چھُ پَرُن تہِ اَصٕل بیٚیہِ چھُ تَتہِ گِندُن گِندناوان تہِ بیٚیہِ چھِ تَتہِ یہِ پَرناوان اَصٕل گِندناوان بیٚیہِ چھِ تَتہِ پٮ۪ٹھ سورُے بَنڈپوٗر ڈِسٹرک اَتھہِ یِوان سُہ چھُ واریاہ اَصٕل جاے تورٕ چھُنہٕ نہ چھُ شور نہ چھُ گندگی بیٚیہِ چھِ یِم شُرۍ تَتہِ چھِ واریاہ اَصٕل بَنان بیٚیہِ یِم شُرۍ چھِ تِم چھِ یَژھان زیادٕ تر میڈِکل رٹٕنۍ اَتھ چھِ واریاہ فیٖلڈ بٕتھِ اَتھ میڈِکلس تِم چھِ یَژھان میڈِکل اس لیے رَٹٕنۍ کہِ اَتھ چھُ بٕتھہِ برونٛہہ کُن وٲتِتھ سیٖٹ مِلان ڈاکٹر یَتھ ہیٚکان پَنُن ڈاکٹرَس چھُ آز تۄہہِ تۄہہِ چھو پَیی کٲژاہ اہمیت چھےٚ ڈاکٹرَس ڈاکٹر یُس آسہِ تَتھ چھُ اَصٕل یہِ یہِ اَصٕل تَنخاہ تہِ آسان واریاہ بیٚیہِ عزت تہِ آسان آرٹٕس تہ چھِ یَژھان واریاہ شُرۍ رَٹٕنۍ تَتھ منٛز چھِ ہیٚکان أسۍ ڈی سی بٔنِتھ ڈی سی تہِ چھُ اکھ اَہم رول سُہ یُس سٲنِس ڈِسٹرک ساماوا پٕلیٖسس تہِ سماوا سارنی پٮ۪ٹھ چھُ آسان ڈی سی ڈی سی چھُ واریاہ رول کران اَہم گامَن پٮ۪ٹھ کُنہِ جایہِ چھُ آسان کیٚنہہ غلط سُہ چھُ کران سُہ صحیح سٲری کورُس چھِ اَصٕل مگر آرٹٕس تہٕ میڈِکل چھُ زیادٕ رَٹان کیازِ چھُ یِمَن چھُ برونٛہہ کٔنۍ سیٖٹ مِلان بیٚیہِ چھُ اَتھ فٲیدٕ آسان اَتھ چھُ تَنخاہ تہِ اَصٕل آسان بیٚیہِ چھُ لُوکن ہٕنز بَلٲیی خٲطرٕ تہِ آسان یہِ شُرین تہِ چھُ کران میڈِکل زیادٕ خۄش بیٚیہِ آرٹٕس